السلام علیکم ورحمَتُہ اللہ وبرکاتہُ آز ونو بہٕ تۄہہِ پانٛژھ ڈِسٹرٛکن ہُنٛد ناو تَتھ منٛز چھُ یِوان گۄڈنٮ۪تھٕے ہوٗ کُپوارہ سرینگر اننت ناگ ترٛال شوٗپیَن تہٕ اوَنتی پورہ بیٚیہِ گوٚو اُدھمپوٗر بیٚیہِ گوٚو رامبن بیٚیہِ گوٚو رامسوٗ بیٚیہِ گوٚو کوٹھوا بیٚیہِ گوٚو راجوری